ہَلو اَسَلامُ علیکُم ٹھیٖک چھِو حظ اصٕل پٲٹھۍ الحمدُاللہ ٹھیٖک پٲٹھۍ اصٕل پٲٹھۍ تُہۍ چھُنَہ بیٹ بناوان حظ اٮ۪کچُؤلی ٲسۍ اَسہِ ٹیٖمس خٲطرٕ بیٹ تی تی بوٗز اَسہِ تۄہہِ چھِ پنٕنۍ فٮ۪کٹری اَتہِ مٮ۪نِفٮ۪کچر کَران اَسہِ چھُ ٹیٖمس بیٹ ضوٚرت حظ

تۄہہِ چھِو حظ کشمیری

کشمیری چھُ اَسہِ ضوٚرت حظ رینج کیٛاہ چھُ روزان اَتھ بیٹن گرٛیڈٕ حِساب تہِ چھِنہَ تَتھ ریٹ کَران گرٛیڈ کیٛاہ چھُ اے گریڈس منٛز کۭتِس چھُ گَژھان رینٛج مطلب اَسہِ یہِ نَہ نَہ اَسہِ چھُ ٹیٖمن خٲطرٕ یُس بیٹ تہٕ وَنۍ چھِ دَپان أسۍ اَنو اَکسٕے جاے أکسٕے جاے بیٹ بیٹ شےٚ سَتھ آسن ضوٚرت اَسہِ